ہیٚلو وعلیکُم سَلام اسلام علیکُم اۭں شُکُر تُہۍ چھِو ٹھیٖک اَصٕل پٲٹھۍ اۭں أسۍ چھِ ٹوٗر گایِڈ ٹھیٖک ییٚتہِ حظ چھِ واریاہ اَصٕل اَصٕل پٕلیسِز تُہۍ ہیٚکِو پہلگام وِزِٹ کٔرِتھ تُہۍ ہیٚکِو ڈَل لیک وِزِٹ کٔرِتھ تُہۍ ہیٚکِو گُلمَرٕگ گٔژھِتھ تُہۍ ؤنِو تۄہہِ کَر چھُ یُن تہٕ بہٕ کَرٕ تہِ ایٚرینٛجمٮ۪نٛٹ چلو ٹھیٖک چھُ